وعلیکُم سَلام اَہَن حظ تَتھ فونَس کیٛاہ دٔلیٖل چھےٚ آبَس منٛز حظ کۭتِس ٹایمَس اوس آبَس منٛز ڈِسپُلے تہِ پھُٹس کۭتِس ٹایمَس اوس آبَس مَنٛز گَنٛٹہٕ کھنٛڈ حظ پتہٕ یٚیٚلہِ تۄہہِ کوٚڈوٕ نیٚبر پَتہٕ ما ترٛووٕ توہہِ یلہٕ ولہٕ نا اَچھا تَتھ چھا بیٹری چھا نیران نیٚبر اتھ بیٹری نیرن نیٚبر کِہیٖنۍ تۅہہِ ما لوٚگوٕ چارٕج وارٕج ما لوٚگوٕ پَتہٕ نا چارٕج تہِ کوٚروٕ نہٕ تۄہہِ کِہیٖنٛۍ آ تُہۍ کٔرِو کٲم اَکھ تُہۍ یِیِو شاپَس پٮ۪ٹھ أسۍ شیرو ییٚتی وَن پُلَس نوٹ ٹوٗ حظ اَتھ چھا اَتھ چھا سِکریٖن تہِ پھُٹمُت بیٚیہِ چھُس آب گوٚمُت سٲرسٕے

پھۅکھ حظ اَچھا ٹھیٖک ٹھیٖک

اَتھ چھِ درٛۅگٕے پَہم گژھان سِکریٖن گژھِ اَتھ واریاہ درٛۅگ سِکریٖن گژھِ اَتھ ساڑ کاہ ساس تہٕ بیٚیہِ تُہۍ چھِ وَنان پھۅکھ چھُ کھوٚتمُت تہٕ کَم سے کَم لَگان اَتھ وُہ ساس تام وُہَن ساسن حظ چھِنہٕ حظ پَنُن ما چھُ اَسہِ أسۍ چھِ حظ کمپٔنی تۅہہِ چھُو ویرنٹی منٛز چھُ تۅہہِ یہِ کِنہٕ کِہیٖنۍ ویرَنٹی منٛزٕے حظ آ یہِ چھُنا مگر یہِ چھُنا تۄہہِ پانَے ژھُنمُت یہِ ما چھُ چھُنہٕ حظ اَتھ چھِنہٕ حظ کٔژ رٮ۪تھ حظ ژور گَنٹہٕ ہا ہیٚلو چھُنہٕ حظ مگر چھُنہٕ حظ کٲم اَتھ پٮ۪ٹھ یہِ چھِنہٕ حظ اگر پانَے گژھٮ۪س خرٲبی یا اوس سافٹ وِیرَس منٛز تَتھ چھِس أسۍ ویرنٹی دِوان نہَ کہِ اَگر تُہۍ آبَس ژھُنِو فون پھۄکھ کھسہِ نا اَتھ ہے کھسہِ پھۅکھ پھۅکھ کمہِ ستۭۍ چھُ کھسان ییٚلہِ تُہۍ آبَس منٛز ژھُنوٕ فون پَتہٕ آسٮ۪و لوگمُت چارٕج تہٕ تَمہِ سۭتۍ کھسہِ پھۅکھ مگر تیٚلہِ کمہِ سٍتۍ کھوٚتُس پھۅکھ تُہۍ ہے ونان چھِو اَتھ چھِ مطلب یِتھٕ کٔنۍ تہٕ پھۅکھ کَپٲرۍ کھسہِ تیٚلہِ اَتھ ژٕ کیٛاہ وَنان اَسہِ کَپٲرۍ اَسہِ حظ فون چَلان فون ٲسِو تُہۍ چلاوان أسۍ کتہِ ٲسۍ چلاوان اَتھ حظ لَگوٕ کَم سے کَم اَتھ چھُ یِوان بوٚرڈٕے یِوان ساڑ کاہ ساس رۄپیہِ تہٕ تہٕ پَتہٕ چھُو تۄہہِ یہِ تِمَن چِس یہِ چھُس یہِ خراب یہِ پۅکھ چھُس کھوٚتمُت تَتھ تہِ لَگوٕ زٕ ترٛےٚ ساس کَم سے کَم گژھان کُنوُہ کیٛاہ کوٗتاہ کٔژ حظ چھِو وَنان ہیٚلو ساس رۄپیہِ لگہِ اتھ ساس تُہۍ کیٛاہ چھِ وَنان یِمےَ بیقٕل کَتھٕ ساس رۄپیہِ کَتہِ لَگ اَتھ اَتھ ہے ساس رۅپیہِ یِوان فونَس ٹوٹل وُنکٮ۪س اَگر تۅہہِ کٕنُن چھُ بہتر چھُ کٕننُے وُنکٮ۪س بہٕ دِمہو ساس رۄپیہِ اتھ وُنکٮ۪س

اَدٕ تیٚلہِ اَتھ لگوٕ واریاہ پونٛسہٕ اَتھ چھِ لَگوٕ واریاہ پونٛسہٕ تُہۍ کیٛاہ بیقل کَتھ کران تُہۍ ما چھِو پا اتھ ہے چھُو اَتھ ہَے چھُو بورڈ یِوان ساڑ کاہ ساس رۄپیہِ پَتہٕ حظ وُچھو تیٚلہِ اورٕ یور اگر ویرنٹی منٛز آوُس کیٚنٛہہ چیٖز سُہ ہٮ۪کو کٔرِتھ تیٚلہِ أسۍ اَلبتہٕ یِتھٕ کٔنۍ لَگہِ اَتھ واریاہ پونٛسہٕ بورڈس سُہ حظ چھُ یِوان أنٛدرٕ بورڈ سُہ حظ چھُ نہٕ آسان ہُہ بورڈ چلو تہِ تُہۍ حظ کٔرۍزیٚو کٲم اتھ یہِ تُہۍ یِیِو شاپسٕے پٮ۪ٹھ أسۍ وُچھو پانے اَتھ کیٛاہ کیٛاہ دٔلیٖل چھِ وۅنۍ زن لوٚگُس یِتھٕ کٔنۍ ما ہٮ۪کو ؤنِتھ کِہیٖنۍ أسۍ دُکان چھُ اَسہِ بَرابر نایٹہِ اَدٕ سا چلو ٹھیٖک چھُ اسلام